اَسلامُ عَلیکُم تُہۍ چھِوٕ حظ ڈاکٹر تبسُم تُہۍ چھِوٕ حظ سیکالجِسٹہٕ آ اَسہِ حظ اوس اَسہِ حظ اوس تُہُنٛد بوٗزمُت تُہۍ چھِوٕ اصٕل عَلاج کٔران اَسہِ نہَ حظ چھِ یِوان نیٚنٛدرٕے بیٚیہِ حظ بیٚیہِ حظ چھِ تھوڑا بیقرٲرِی تہٕ بیٚیہِ حظ چھِ تھوڑا ہاٹس دَم ہیٛوٗ باسان اتھ کیٛاہ عَلاجا چھُ ناحیدہ ناحیدہ ایٚج حظ چھِ ٹُونٹی سِکٕس اَن میٚریٖڈ حظ بہٕ حظ گَریلوٗ گَرے کٲم حظ کٔران گَرے سیُون رَنان کٔران نہَ نہَ حظ نہَ کِہیٖنٛۍ ٹیٚنشن چھُنہٕ گَریلوٗ پرٛابلِم تہِ چھےٚ نہٕ کِہیٖنٛۍ یہِ حظ چھُ گژھان ہاٹس ہاٹس واٹس دَم گژھان آ تھوڑا تھوڑا کٔران منٛزٕ منٛزٕ اچھا ٹھیٖک تۅہہِ کَتہِ حظ کِلنِک کَتہِ چھُو تۅہہِ اچھا ٹھیٖک کٔتہِ حظ چھُو تۅہہِ کِلنِک اچھا ٹھیٖک کٔژِ بَجہِ حظ یِمو کٔژِ بَجہِ حظ یِمو ٹایمِنٛگ ؤنِو اچھا ٹھیٖک اَچھا اَدٕ حظ ٹھیٖک چھُ او کے او کے خدا اَدٕ حظ ٹھیٖک چھُ اَدٕ حظ بِہِو رۅبس حَوال